ییٚلہِ ہَسا أسۍ سیُن کِچنَس منٛز چھِ اَژان سیُن رَنٛنہٕ خٲطرٕ أسۍ ہَسا چھِ گۄڈٕنیُک سِٹَپ آسان یہِ کہِ أسۍ چھِ وٕچھان اَسہِ ما چھِ نایلان پَلو لٲگِتھ کِہیٖنۍ تہِ کیٛازِکہِ تَتھ مَنٛز ہَسا چھُ جلدی اللہ تعالیٰ بَچٲیِن نار ہٮ۪کان لٔگِتھ اِنسان چھُ دَزان یا اِنسان ییٚلہِ ہَسا تیٖل چھُ ترٛاوان تایہِ منٛز یا سیُن رَنٛنہٕ خٲطرٕ یا بیٚیہِ کیٚنٛہہ کَرنہٕ خٲطرٕ اِنسان چھُ دوٗر بیٚہوان کیٛازِکہِ تیٖل گوٚژھ نہٕ ؤسِتھ یُن کِہیٖنۍ تہِ تَمہِ سۭتۍ ہَسا چھُ اِنسان دَزان اِنسان چھُ سُہ تہِ تھاوان خَیال کہِ ییٚلہِ ہَسا اِنسان کیٚنٛہہ سبزی ترٛایہِ تیٖلَس منٛز اِنسان بیٚہہِ دوٗر چھِک وِک گٔژھ نہٕ یِنۍ کِہیٖنۍ تہِ بیٚیہِ ہَسا ییٚلہِ اِنسان سیُن ویُن چھُ سیُن چھُ آسان سُہ چھُ اِنسان یہِ ژَٹان یہِ شرٛاپچہٕ سۭتۍ چھُ سُہ اِنسان یا وانٛگن ٲسِنۍ یا خاص طور پَر پھُلگوٗپی چھِ آسان تَتھ ہسا چھُ آسان کھۄڈٕ کیٚمۍ اِنسان چھُ سُہ واریاہَس ٹایم أسۍ ہسا چھِ تھاوان سُہ تٔتِس آبَس منٛز کیٛازِ کہِ تَتھ یِم یِم کیٚمۍ آسَن سُہ بٮ۪کٹیریا آسہِ سُہ ژَلہِ تَتھ اِنسان وۄنۍ أسۍ ہسا چھِ واریاہ وارٕ سَبزی سَبزی چھِ أسۍ وارٕ وارٕ نِکراو أسۍ سۄ ژَٹان کیٛازِکہِ اِنسان چھُ وَنان کیوٚم گوٚژھ نہٕ روزُن اَتھ منٛز کِہیٖنۍ تہِ ہٮ۪س سان اَسہِ ہَسا چھِ اَکھ گھَنٛٹہٕ لَگان بَرابر سبزی صاف کَرنَس منٛز أسۍ ہَسا چھِ وَنان یہِ ییٚلہِ سَبزی اِنسان اَصٕل پٲٹھۍ صاف کَرِ تیٚلہِ ہیٚکہِ اِنسان اَصٕل پٲٹھۍ کھٮ۪تھ تہِ بیٚیہِ ہَسا چھُ اِنسان ہٮ۪س تھاوان کہِ اِنسانَس گوٚژھ نہٕ شرٛاپٕچ وۄتھُن اَتھَس کِہیٖنۍ تہِ وارٕ وارٕ تھاوان تَمیُک ہٮ۪س تہِ وارٕ وارٕ مےٚ ٲسۍ سَبزی ژَٹان وارٕ وارٕ کَران سَبزی تہِ بیٚیہِ ہسا چھِ ییٚلہِ اِنسان رَنان چھُ اَسہِ چھُ عموٗماً کورٮ۪ن چھُ آسان عادَت یِمن چھِ آسان مَس یلَے وال گوٚژھ نہٕ سِنِس منٛز گژھُن کِہینۍ تہِ اِنسان ہسا چھِ مَس تھاوان بَنٛد ڈُپٹہٕ تھاوان اَصٕل پٲٹھۍ بَنٛد یا سَبزی چھِ آسان سۄ چھِ کُنہِ دَستَرخانَس پٮ۪ٹھ سا ژاران یا شیٖٹ چھُ آسان تَتھ پٮ۪ٹھ ژاران کیٛازِکہِ وال گوٚژھ نہٕ سِنِس لارُن کِہیٖنۍ تہِ بیٚیہِ ہَسا چھِ أسۍ یہِ تھاوان خَیال کہِ ییٚلہِ اِنسان سیُن چھُ رَنان یہِ أسۍ ہَسا چھِ تٔتی بیٚہوان کھَلَن کھَلَن دِنہِ یہِ گوٚژھ نہٕ دَزُن کِہیٖنۍ تہِ اَتھ گوٚژھ نہٕ مُشُک وۄتھُن کِہیٖنۍ تہِ پاوَر سُچ کٔریٛا اَسہِ اَصٕل پٲٹھۍ بنٛد ہیٖٹرَس وٲجا اَسہِ لٔنٛڈ گیس چھےٚ اَصٕل پٲٹھۍ بنٛد ساروی کھۄتہٕ مین چھُ آسان گیس چھےٚ اَصٕل پٲٹھۍ بنٛد ییٚلہِ سیُن مۄکلو رٔنِتھ بَتہٕ روٚن أسۍ ہَسا چھِ گۄڈٕ وٕچھان اَسہِ چھےٚ پَنُن گیس بَنٛد کِنہٕ نہ گیس ما روٗد یَلَے گیسَس روٗدا سُچ بَنٛد ہیٖٹرَس ما ؤژھ لٔنٛڈ تَتھ وٲجا اَسہِ لٔنٛڈ تَتھ سُہ تَتھ کوٚرا اَسہِ سُچ بنٛد یا مایکرو اوٚوَن چھِ آسان تَتھ چھِ اِنسان وٕچھان سُچ کوٚرسُہ بَنٛد تٔتھۍ مَنٛز اِنسان چھِ دِوان نَظر دوٚد ما سیُن ما یہِ کیٚنٛہہ چھُ آسان سیُن چھُ آسان یَتھ ہیٖٹرَس پٮ۪ٹھ اِنسان چھِ دِوان کھَلَن کھَلن دوٚد ما تی تِلہٕ چھِکہٕ گٔژھ نہٕ یِنۍ کِہیٖنۍ تہِ اَتھٕ گوٚژھ نہٕ ژھٮ۪نُن کِہیٖنۍ تہِ سَبزی گٔیا اَصٕل پٲٹھۍ صاف یِمَے چھِ أسۍ پِرٛکاشنٕس تھاوان کُکِنٛگ ییٚلہِ ہَسا أسۍ رَنان چھِ اَمہِ وِزِ چھِ أسۍ یی خَیال تھاوان پَنُن مطلب اَسہِ گوٚژھ آسُن صاف چاہے أسۍ پانہٕ ٲسِو یا اَتھٕ چھِ أسۍ اِنسان چھَلان ییٚلہِ سبزی چھِ ژاران اِنسان چھُ گۄڈٕ اَتھٕ چھَلان کیٛازِکہِ اَتھٕ سۭتۍ چھِ اِنسان تایہِ منٛز سیُن ترٛاوان اَتھ گوٚژھ نہٕ سُہ کیوٚم لارُن واپَس کِہیٖنۍ تہِ یہِ اَسہِ مہ چھٔلۍ أسۍ چھِنہٕ اَتھٕ چھَلان تَمہِ پَتہٕ کِہیٖنۍ أسۍ ہَسا چھِ گۄڈٕ اَتھٕ چھَلان أسۍ چھِ وٕچھان یا کۄکَر پوٗت چھُ اَنان اِنسان چھُ گۄڈٕ اَصٕل پٲٹھۍ تَتھ وٕچھان یہِ کیٚنٛہہ مہ چھُس مٔکریٛار مہ چھُس لٲرِتھ کیوٚم مہ چھُس لٲرِتھ یا بیٚیہِ مہ چھُس کیٚنٛہہ لٲرِتھ اِنسان چھُ گۄڈٕ تھاوان یِمَن چیٖزَن ہُنٛد خیال أتی چھُ اِنسان اَصٕل پٲٹھۍ ہٮ۪کان سیُن تہِ رٔنِتھ ییٚلہِ اِنسان چھُ روزان سٮ۪ٹِسفایِڈ کہِ نہ مےٚ ہَسا وٕچھ گۄڈٕ یہِ مےٚ ہَسا کوٚر ہُہ مےٚ ہسا کوٚر ہُتھ تہِ بنٛد سُچ یَتھ تہِ کوٚرُم بنٛد یِتھَے پٲٹھۍ چھِ اِنسان روزان یہِ کہِ ہوشیار کہِ نہ سا مےٚ ہسا تھوو سُہ بنٛد